یِم سٲنۍ بٔڑۍ بُزرٕگ چھِ تِم چھِنہٕ اِتھ پٲٹھۍ کٕہٕنۍ گیم گِنٛدان وۄنۍ گوٚو مطلب یِم بٔڑۍ چھِ مطلب زیادٕ تہٕ بٔڑۍ نہٕ کینٛہہ کِرکَٹ چھِ گِنٛدان مگر زیادٕ بٔڑۍ چھِنہٕ گِنٛدان کِہیٖنۍ تہِ نہٕ یِم بٔڑٕ آسَن تِم کَتہِ ہٮ۪کَن کِرکَٹ گِنٛدِتھ تِم چھِ صرف واک کَران اورٕ یور تہٕ بَس باقی نہٕ کِہیٖنۍ تہِ نہٕ